ہیلو وعلیکُم اَلسلام اَہن حظ حِناب باسِت آ ؤنۍتو کِہیٖنۍ چھُنہٕ پَرواے أسۍ چھِ کٕنان ڈرٛاے فرٛوٗٹ تہِ کۄنٛگ تہِ چھِ أسۍ تھاوان تہٕ بیٚیہِ باقٕے یِم کٔشیٖرِ منٛز یِم مَصالہٕ یِم کٔشیٖرِ منٛزٕے یوت نیران چھِ تہٕ کۄنٛگَس مَہ کۄنٛگَس مُتعلِق چھُ ساروی کھۄتہٕ بوٚڑ فٲیدٕ حظ یہِ یہِ چھِ گۄڈٕنٮ۪تھٕے صحتہٕ خٲطرٕ واریاہ اَصٕل أچھَن ہٕنٛز أچھَن ہُنٛد گاش چھِ یہِ تھاوان وغیرہ کٮ۪نسَرَس خٲطرٕ چھِ یہِ لَگان تہٕ بیٚیہِ چھِ یہِ دِوان یِمَن اَگر أسۍ کانٛہہ نٔوۍ نٔوۍ وٮ۪رایٹی چھِ بَناوان رٮ۪سٹورٮ۪نٛٹَس منٛز ہوٹلَس منٛز یِم سِنۍ چھِ آسان تِمَن چھُ اَمہِ سۭتۍ اَلگٕے مَزٕ تہٕ کَلَر گژھان تَتھ چھُنہٕ پٮ۪وان رنٛگ ترٛاوُن حظ کٕہٕنۍ آٹِفِشَل یہِ چھُ تِمَن پانَے دِوان قۄدرٔتی کَلَر بیٚیہِ چھِ باقٕے ڈرٛاے فرٛوٗٹ وغیرہ تہِ أسۍ تھاوان تہٕ أسۍ چھِ باقٕے کٔشیٖرِ ہِندۍ ڈرٛاے فرٛوٗٹ یِتھ پٲٹھۍ زَن کٔشیٖرِ ہِنٛدۍ ڈوٗنۍ چھِ با ڈوٗنۍ چھِ بادام چھِ بیٚیہِ چھِ لَداخ پٮ۪ٹھ أسۍ تاران یِم تِم بۄٹہٕ ژیرٕ وغیرہ کِشمِش کاجوٗ تِم چھِ أسۍ سٲری تھاوان تہٕ بیٚیہِ کٲشِرۍ کیٚنہہ مَصالہٕ یَتھ منٛز زَن مَرٕژ کٲشِرۍ مَرژٕوانٛگَن چھِ اَتھ چھِ مُختلِف ریٹ آسان اَگر تُہۍ نِیِو کاغذی ڈوٗنۍ نِیِو پیٚتۍ ڈوٗنۍ نِیِو گوجے یوت نِیِو پھٕٹِمَژٕ گوجہِ نِیِو تِمَن چھِ اَلگ اَلگ ریٹ گژھان تُہۍ تٔرِو یور تہٕ پَتہٕ اَسہِ نِش کُنہِ ساتہٕ تُہۍ دِیِو برٛونٛٹھ کَنٕے پَتہٕ نَظر تہِ تہٕ ریٹ تہِ کرو أسۍ اَتی تۄہہِ چھُو پانَس خٲطرٕ کِنہٕ دُکانَس خٲطرٕ چلو ٹھیٖک چھُ تۄہہِ سۭتۍ کرو ریٹ اَمہِ کھۄتہٕ کَمٕے پَہَم تۄہہِ دِمو ہولسیلَس منٛزٕے بادام چھِ گژھان اکھ قٕسٕم حظ گوجہِ چھِ گژھان ٲٹھ شَتھ ٲٹھ شَتھ کِلوٗ آ بادام یہِ حظ صُبحَن حظ یہِ عام چھُ نہ وَنان شُرِس ژٕ کھےٚ صُبحَن صُبحَن کھیٚیزِ بادام یاداش روزی تیز اَمہِ سۭتۍ دٮ۪ماغ گژھان بَہتر یاداش چھِ اَمہِ سۭتۍ تیز روزان باقٕے ماچھ چھِ أسۍ تھاوان یا ماچھ کٲشُر اَص اَصلی کٲشُر پیُور ماچھ چھِ أسۍ تھاوان ماچھ لَگان عام زیادٕ زُکام وٲلِس وَندَس منٛز کھٮ۪وان زیادٕ ماچھی ییٚتہِ کٔشیٖرِ منٛز بیٚیہِ تھاوان اہن حظ آ بیٚیہِ چھِ أسۍ بیٚیہِ چھِ أسۍ تھاوان سُہ کَہوٕ مَصالہٕ کٔشیٖرِ ہِنٛدٮ۪ن مَصالَن بَنٲوِتھ یَتھ منٛز شونٛٹھ چھِ یِوان تَتھ منٛز چھِ مَرٕژ آسان دالچیٖن آسان سَبٕزعٲلہٕ بادام کاجوٗ سُہ تہِ چھِ سُہ تہِ چھِ أسۍ سۄ پوڈَر تہِ تھاوان کَہوٕ خٲطرٕ سُہ چھِ ڈَبَن منٛز یِوان پیکٕڑ اَلگ ڈاے ہَتھ ترٛےٚ ہَتھ ژور ہَتھ تۄہہِ چھُو یہِ ہاے وییَس پٮ۪ٹھٕے ڈٮ۪رٮ۪کٹ ہاے وییَس پٮ۪ٹھٕے چھِ اَسہِ دُکان کۄلگامہِ تُہۍ کٔرۍزیو مولوٗم یِتھ پٲٹھۍ باسِت ڈرٛاے فرٛوٗٹٕس تہٕ توٚتنَسٕے وٲتۍزیو تُہۍ اَدٕ حظ چلو